اَکہِ لَٹہِ بَنایے مےٚ اَکھ پینٹِنٛگ اَکھ مےٚ بَنایے جانوار زٕ وُڑوُن جانوَر زٕ تہٕ گِنٛدن گِنٛدنٕے بَنوو یہِ مےٚ مےٚ ٲس نہٕ پےَ کیٚنٛہہ پَتہٕ گوٚو مےٚ پَہر کھنٛڈ باد رِِلایِز اَتھ کٔژھ ڈیٖپَر میٖنِنٛگ چھِ تَتھ ٲسۍ واریاہ زیادٕ ڈیٖپَر میٖنِنٛگ زِ اَکھ جانوَر اوس وَنان بیٚیِِس جانوَرَس ژٕ بیٚہہ ییٚتی تہٕ بہٕ اَنے غذا ژِےٚ کیُتھ ییٚلہِ سُہ گَژھان چھُ یہِ ہسا یہِ غذا اَننہِ تٔمِس چھُ کانٛہہ وَتے تٔمِس چھُ کُستام وَتے ژھُنان مٲرِتھ تہٕ یی